ییٚلہِ بہٕ ٹُویٚلتھَس مَنٛز پاس گٔیَس تہٕ مےٚ پیٚو پَتہٕ گَرکیٚن سۭتۍ فٲصلہٕ کَرُن تِمو وونُکھ ٲسۍ مےٚ وَنان مَطلَب وۄنۍ مہَ کَر ژٕ کالجہِ ایٚڈمِشَن کِہِیٖنۍ مَطلَب یِم میٲنۍ فرنڈس چھِ تمو کوٚر دوٚپُکھ أسۍ کَرَو کالج ایٚڈمِشَن اَڑٮ۪و ووٚنُکھ أسۍ کَرو باقٕے مَطلَب کورس تہٕ مےٚ تہِ اوس اکھ اوپشَن مےٚ دوٚپ بہٕ تہٕ گَژھہٕ کالجاے کیازکہِ مےٚ اوس آٹس سَبجَکٹ بہٕ ہیٚکہٕ ہا بیٚیہِ کینٛہہ تہِ کٔرِتھ لیکن مےٚ اوس مَطلَب لَکٹہِ پیٚٹھے شوق بہٕ گَژھ ہا مَطلَب کالج پَتہٕ کوٚر مےٚ پَننٮ۪ن گَرکیٚن سۭتۍ مَشوَر مَطلَب ژیٖر بٲگۍ مےٚ ووٚن تِمَن بہٕ گَژھِ یِتھ پٲٹھۍ کالج مینۍ فرنڈس تہِ چھِ تِم چھِ وَنان یِتھ پٲٹھۍ أسۍ کَرو کالجہِ ایٚڈمِشَن اَسہِ وَن پَتہٕ ٲسۍ نہٕ مےٚ گَرِکۍ وَرِکۍ مانان کِہِیٖنۍ مَطلَب میٲنۍ مَدَر میٚون فادَر تِمو ووٚنُکھ ضروٗری چھُ نہٕ کِہِیٖنۍ یا مہَ پَرٕے ژٕ کِہِیٖنۍ کیازکہِ کالج چھُ نہٕ کٕہٕنۍ فٲیدٕ تَتھ مَنٛز چھِ شیٚے ؤری گَژھان تیٖتِس کالَس کَر مۄکلاوَکھ ژٕ ژٕ کر بیٚیہِ کانٛہہ کورس اگر نہٕ تہِ کَرَکھ تیٚلہِ مہَ پَرٕے کینٛہہ ضروٗری چھُ نہٕ تمہِ وَجہَ سۭتۍ گٔیَس بہٕ واریاہ دُکھ لوٚگ مےٚ مےٚ ووٚن گَرکٮ۪ن کیاز بہٕ پَرٕ ییٚلہِ میٲنٛۍ فرنڈز پَرَن تمو ووٚنُکھ یِمَن چھِ پَنن یہِ مےٚ ووٚنُکھ مےٚ تہِ چھُ پَنُن یِہے مَطلَب مَطلَب میٚون فٲصلہٕ تہِ چھُ یُہے بہٕ تہِ گَژھہٕ کالج ییٚلہِ ونہِ کۭژاہ بٔڑٕے چھَس بہٕ گٔمٕژ اتھ چھِ شیٚے ؤری اگر ترٛےٚ ؤری آسہٕ ہَن لَگان سُہ گٔیے سَہَل مگر آز چھِ کالجہِ پیٚوان شیٚے ؤری دِیُن تہٕ تیٖتِس کالَس ہیٚکَکھ نا ژٕ بیٚیہِ کانٛہہ کورس کٔرِتھ تمہِ وَجہَ سۭتۍ ٲسۍ نہٕ مےٚ مانان کِہِیٖنۍ مَطلَب میٲنۍ گَرٕکھ تِم ٲسۍ وَنان تھاو یا کر بیٚیہِ کینٛہہ پرایویٹ کورس تہٕ سُہ چھی فٲیِدٕ تہِ اگر نہٕ مانَکھ تہٕ تیٚلہِ بیٚہہ گَرِ تیٚلہِ مہٕ پَر وَر کِہِیٖنۍ تیٚلہِ چھَنہٕ ضروٗری کینٛہہ پَتہٕ پیٚو مےٚ پَننٮ۪ن مامَن سۭتۍ فٲصلہٕ کَرُن کوٚر مےٚ پَننٮ۪ن مامَن فون مےٚ ووٚن تِمَن میٲنٛۍ گَرِکۍ وَرِکۍ سَمجٲیو تِمَن ؤنِو یِتھ پٲٹھۍ یِتھ پٲٹھۍ تِمو ووٚنُکھ وَن سا بیٹا ژٕ کیاہ کَرَکھ مےٚ وون تِمَن بہٕ ہَسا چھَس یَژھان کالج گَژھُن بہٕ چھَس نہٕ یَژھان باقٕے کانٛہہ کورس وٕنہ کَرُن کینٛہہ تمہ پَتہٕ وٕچھِ بہٕ کیاہ کَرٕ بہٕ یُتھٕے بہٕ گریٚجویشَن مۄکلاو تہٕ ووٚنُکھ کینٛہہ چھُن پَرواے تِمَن مَطلَب وونھکھ میانہِ مٔمی میٲنِس پاپَس کوٚرُکھ تمو فون تمو مانرٲیِکھ میانٛۍ پاپہٕ مٔمی تمو ووٚنُکھ کینٛہہ چھُنہٕ گٔژھِن یہِ کالج یہِ چھِ وٕنہ لَکٕٹۍ چاہے أمِس شیٚے ؤری لَگہٕ کینٛہہ چھُنہٕ آز کیاہ چھُ لَگان شیٚن ؤرۍ یَن تہٕ أمِس تہٕ لَگہِ نہِ وٕنہ چھِ یہِ لَکٕٹۍ پَرِ وار وار پَتہٕ اگر یورٕ بیٚیہِ کینٛہہ کَرِ مَطلَب پاٹ ٹایم کینٛہہ بیٚیہِ کینٛہہ جاب کینٛہہ چھُنہٕ تمو مَطلَب مانرٲیِکھ میٲنٛۍ پیرَنٹس تمہِ وَجہَ سۭتۍ دیُتُکھ مےٚ پَتہٕ گَرکٮ۪و اِجازَت مَطلَب کوٚر مےٚ کالجہِ پَتہٕ ایٚڈمِشَن تہٕ بَس